اسلامُ علیکُم اَصٕل پٲٹھۍ چھُو ٹھیٖک پٲٹھۍ چھُو اَہَن حظ حُسین حظ چھُس خٲرٕے اوس حظ بَہ بَچَس کیٛاہ حظ چھِ ناو کَتھ کلاسَس حظ چھِ پران ریٖزَن کیٛاہ حظ چھِ فَنگشَن وَنگشَن چھِ حظ گَرِ کِنہٕ پھر بھی کٔرِزیٚو تُہۍ کٲم تُہۍ کٔرۍ زیٚو اٮ۪پلِکیشَن اَکھ دی زیٚو تُہۍ کٔرۍ زیٚو سیٚنٛڈ تہٕ ریٖزَن تہٕ کیٚنہہ چھُنہٕ أسۍ لیٚکھَو ییٚتہِ لیٖو اَدٕ حظ اَدٕ بیٚہ حظ خودایَس سوال